مےٚ سا أنۍ واسنٛگ واشِنگ مِشیٖن اکھ حظ سیم سیم سنگ ستھ کِلوٗ واے فَاے اٮ۪نیٚبلٕڈ چھ یہِ واشِنگ مِشیٖن کیٛازِ أنۍ مےٚ تِکیٛازِ أسۍ یِم پَلو وَلو أسۍ چھلان یِم ہسا ٲسۍ أسۍ پیٚوان سُرُف اوس پیٚوان گۄڈٕ یِمن ترٛاوُن پتہٕ آب دیُن پتہٕ اوس کیٚنٛہہ ٹایِمس سُرُفس منٛز یُتھے ترٛاوان أسۍ پتہٕ اوس کیٚنٛہہ ٹایِم پیٚوان دیُن سُہ آب أمہِ منٛز اوس مَل نیران تہٕ تٔمہِ پتہٕ ہسا ٲسۍ یہِ چھلان اَتھ ہسا اوس واریاہ ٹایِم لگان اَتھ اوس پیٚوان پرارُن مَل کر نیرِ تہٕ تٔمہِ پتہٕ اوس اسہِ پیٚوان دٔبِنۍ دِنۍ تہٕ پتہٕ بیٚیہِ گرٛایہِ جورا کڑٕنۍ تہٕ اتھ ہسا اوس مَل نیران چلو یہِ پراسیٚس تہِ اگر جلدی گژھہِ ہا مگر ہۄکھناونُک اگر أسۍ وُچھو کٔشیٖرِ منٛز ییٚتہِ ہسا چھُ شیٚن رٮ۪تن آسان تقریٖبن ٹٔھنڈیی موسم آسان خراب تہٕ ہۄکھناونس منٛز چھ دِکتھ گژھان چوٗنکہ یُس یہِ واشِنگ مِشیٖن چھ اَتھ منٛز چھ أسۍ پلو چَھلنس سۭتۍ سۭتۍ پَلو ہۄکھناوان تہِ اَتھ چھ آسان زٕ حِصہ أکِس منٛز چھ آسان روٗٹر تہٕ بیٚیس منٛز چھُ آسان ہیٹر یُس یہِ روٗٹر چھُ آسان اَتھ منٛز ہسا چھِ أسۍ پَلو ترٛاوان تَتھ چھ أسۍ سِپِن کران تَتھ چھ آسان ٹایمر یہِ ٹایمر یوٚس میٛانۍ واشِنگ مِشیٖن چھ سیم سنگٕچ اَتھ چھ یہِ یِوان بروٗنٛٹھٕے فِکٕس کرنہٕ کسٹمایِز کرنہٕ کۭتِس کالس تھأیوٗ تُہۍ یہِ بہٕ اگر ترٛے مِنٹ تھاوو ترٛیٚیہِ مِنٹہِ باد گژھہِ یہِ آٹومیٹِک بنٛد تہٕ بیٛاکھ چھُ اَتھ آسان ہیٹر آپشن تَتھ منٛز چھ أسۍ پَلو ترٛاوان تَتھ منٛز چھ أسۍ ہۄکھناوان یۄس مےٚ یہِ وۄنۍ أنۍ یہِ سیم سنگٕچ اَتھ منٛز چھِ کیٚنٛہہ کالٕٹی یِم مےٚ واریاہ پسند آیہِ پازٹیٚو فیچر نمبر اکھ چھ اَتھ منٛز سینٹایزیشن پراسیٚس یۄس زن سینٹایزیشن چھ اَتھ منٛز اکھ سۄ خأصیت اکھ یہِ چھُ مَل کڑنس سۭتۍ سۭتۍ چھُ یہِ اَتھ منٛز یِم پَلوس منٛز چھ آسان کینٛہہ بیٚکٹیٖریہ چھِ آسان تِمن تہِ چھ یہِ کِل کران تِکیٛازِ تِم اگر اگر أسۍ ہُتھہٕ پأٹھۍ تِم چَھلان أسۍ یتھ پٲٹھۍ أمہِ بروٗنٛہہ واشِنگ مِشیٖنہِ ورأے پنہٕ نیٚو اَتھو سۭتۍ چَھلان أسۍ تمہِ سۭتۍ أسۍ نہٕ تِم کیٚمۍ مران کیٚنٛہہ مگر یۄس یہِ واشِنٛگ مِشیٖن أنۍ اَتھ منٛز چھُ یہِ سارِوٕے کھۄتہٕ بیٚٮ۪سٹہٕ اۭں اکھ چیٖز وُچھ مےٚ یہِ سینٹایزیشن میٚتھڈ اَتھ منٛز ہسا چھ یِم بیٚکٹریہ کِل گژھان یعنی یِم بیٚکٹیٖریہ چھِ مران یِم پَلوس منٛز سأنِس سِکنس ہیٚکن سأنِس مُسلس ہیٚکن نۄقصان کٔرِتھ نمبر زٕ وُچھ مےٚ اَتھ منٛز یہِ چھُ واے فَاے ایٚنیبلٕڈ یعنی اِنسان اگر اَتھ لگہِ یہِ چُھ یِوان واے فَاے تھروٗ کنٮ۪کٹہٕ کرنہٕ اِنسان ہیٚکہِ موبایلہٕ تھروٗ کنٹرول کٔرِتھ اگر سُہ یژھہِ سُپَن کرِ سُہ ہسا کرِ سُپِن اتھ منٛز چھِ اۭں بیٚیہِ چھِ اَتھ منٛز پاورفُل ہاے جیٖن سِٹیٖم اِن بِلڈٕ ہیٹر تہِ چھُ ییٚتھۍ منٛز یُس پَلو ہۄکھناونس چھُ اَسہِ مدد کران اتھ منٛز ہسا چھُ واٹر پروٗف ٹچ کنٹرول تہِ چھُ اگر آب واب تہِ پیٚیہِ اَتھ ہسا چُھ سُہ ٹچ سِسٹم یِتھہٕ پأٹھۍ موبایلن چھُ آسان اگر اتھ آب چُھ پیٚوان روٗد چھُ پیٚوان اَتھ چُھنہٕ ٹچ کران کأم کینٛہہ مگر یۄس مےٚ یہِ واشِنگ مِشیٖن أنۍ اَتھ منٛز ہسا چھُ آبہٕ منٛز تہِ چھُ ٹچ کران کأم حظ اَتھ و بیٚسٹہٕ واش کالٹی چھ اَتھ منٛز یعنی یُس یہِ پَلو چھ چَھلن تِمن حظ چھ تِم چھ باسان زَنتہِ أنۍ تِم نیے تہٕ أمہِ ورٲے چھِ ایٚنرجی ایٚفشنسی چھ اَتھ

اَتھ چھ اینٹی ویبریشن اَتھ منٛز حظ اگر أسۍ پَلو ہۄکھناوو یعنی سٹیٖم آپشن یُس چھُ اَتھ منٛز یہِ نہ سا چھِ ویبریشن اکثر چھ أسۍ اٮ۪ل جی چھ وُچھان تٔمہِ ساتہٕ چھ یہِ یِہے وۄٹھ ہِش لاگان تُلٕنۍ واشِنگ مِشیٖن مگر یُس یَتھ منٛز چھُ اینٹی ویبریشن وچھ مےٚ اکھ چیٖز بالکل چھنہٕ یہِ ویبریشن کران کہیٖنۍ حظ تہٕ مےٚ وُچھ أخرس پٮ۪ٹھ توٚر مےٚ یی فِکرِ یُس مےٚ یہِ پروڈکٹ اوٚن یہِ ہسا چھ سون ٹایم بچاوان أں یہِ ہسا چھُ ایٚنرجی سأنۍ بچاوان یہِ ہسا چھُ کُیِک چھُ ایٚفشنٹ چھُ بیٚیہِ چھُ یہِ سِمپٕل ٹُوٚ آپریٹ یہِ نا سا چھُ تیٖوٗت اَتھ ہیٚکہِ اکھ لے مین تہِ یوٗز کٔرِتھ حظ یُس اَسہِ کانٛہہ تہِ گرس منٛز اگر کانٛہہ تہِ زنانہٕ مہنیٚو آسہِ یا مہنیٚو آسہِ ان پڑ تہِ ٲستن بالکل حظ اَتھ چھ سِٹاٹ کرُن سُچٮ۪س منٛز لوگ پُلگ کوٚر حظ آن پتہٕ چھ اَتھ آب ترٛوو منٛز بیٚیہِ ترأے پَلو بیٚیہِ ڈِٹٔرجنٹ کیٛاہ آسہِ ترٛاوُن تہٕ تٔمہِ پتہٕ حظ چھِ ٹھانڈ دیُن کرُن سُپِن بالکل چھُ واریاہ سہل یہِ اَتھ ہیٚکہِ کانٛہہ تہِ آپریٹ کٔرِتھ